گۄڈٕنٮ۪تھٕے ییٚلہِ بہٕ تَیٲری چھُس کران کہِ بہٕ گژھٕ ٹریپِنگ ٹریکنگ پٮ۪ٹھ کَشمیٖرَس منٛز کُنہِ تہِ جایہِ سُہ ٲسِنۍ ییٚتِکۍ بٔڑۍ بٔڑۍ پَہاڑ یا سُہ ٲسِنۍ ییٚتیُک موسَم یا سُہ ٲسِنۍ ییٚتِکۍ یِم ٹٮ۪رین سٲلمَن چھِ پَنٕنس پَنٕنِس منٛز اَلگ اَلگ خوٗبصوٗرتی اَلگٕے اَلگٕے مَزٕ چھِ یِوان ییٚتیُک اَگر بہٕ وَنہٕ کہِ یہِ چھِ ییٚتیُک یُس موسَم چھُ سُہ چھُ اَکہِ قٕسمُک اَکھ ڈراما آسان تکیازِ اگر أسۍ سُہ ڈراما وٕچھو اَتھ منٛز چھُ أتی چٮ۪نج ہٮ۪کان گژھِتھ أتی ہٮ۪کہِ خۄش ٲسِتھ أتی ہٮ۪کہِ نا خوشی ٲسِتھ گوٚو یِم ییٚتِکۍ موسَم چھِ سُہ چھُ یِتھٕے پٲٹھۍ تِکیازِ ییٚتِکۍ ہِمالِیاز یا ییٚتِکۍ یِم ہَنگتہٕ مَنگَے چھُ ییٚتہِ یِوان طوٗفان یا سُہ ٲسِنۍ ییٚتہِ رٲتھ کیُتھ اَگر أسۍ ییٚتہِ وٕچھو کہِ ٹٮ۪مپٔرٮ۪چر چھُ آسان مینسَس منٛز یا یُس پَکنٕچ جاے چھِ اَسہِ تَتھ منٛز تہِ چھِ اَسہِ دِکَت گژھان تِکیازِ ییٚتیُک یِم پاتھ چھُ آسان تِم چھِ خرابہٕ آسان گوٚو ییٚتہِ چھُ أکِس نَفرَس اَلگ اکھ اکھ اَلگ اکھ ضوٚرتھ آسان یُس ہسا أکِس نَفرَس اَگرَے ٹرٮ۪ک چھُ کَرُن تٔمِس گژھِ اَلگ قٕسمُک اکھ اٮ۪کٔسپِرٮ۪نٔس آسُن گۄڈٕنٮ۪تھٕے اَگر بہٕ وَنہٕ کہِ سُہ گژھِ گۄڈٕنٮ۪تھٕے پوٗرٕ رِسٲرٕچ کَرُن یَتھ سُہ گژھِ وُچھُن کہِ وتھ کَپٲرۍ چھِ مےٚ سُہ گژھِ پوٗرٕ گۄڈٕ رِسٲرٕچ کَرُن تَمہِ پَتہٕ گژھِ سُہ ٹرٮ۪ک کرنہِ نٮ۪رُن گوٚو گۄڈٕنٮ۪تھ گژھِ تٔمِس آسٕنۍ علِم گژھِ تَمیُک آسُن کہِ تَمِکۍ اَگر بہٕ ٹرٮ۪کِنگ کرٕ مےٚ کوس سَڑک روزِ کَپٲری چھُ مےٚ پَکُن تٔمِس گژھِ باربَد سُہ وَنہِ آسُن کہِ مےٚ کَپٲرۍ چھُ پَکُن بیٚیہِ اَگر بہٕ کَتھ کرٕ کہِ أتہِ دٔیُم اَگر بہٕ وَنہٕ أتہِ کیٚنہہ تٔمِس گژھِ پَے آسُن کہِ ییٚتُک موسَم کیاہ چھُ ییٚتُک موسَم کیاہ چھُ کِتھۍ پٲٹھۍ چھُ ییٚتہِ موسَم چینج گژھان بیٚیہِ اَگر أسۍ وُچھو کہِ یُس تہِ کانہہ کَشمیٖرَس منٛز ٹرٮ۪ک کَرنہِ گژھِ سُہ ٲسِنۍ یِم ییٚتہِ گریٹ لٮ۪ک چھِ یَتھ تۄہہِ پاے آسٮ۪و کہِ تار سَر مارسَر یا اَتھ چھِ واریاہ اَسہِ اکھ الگ اٮ۪پروچ آسان ضرتھ تِکیازِ اَتھ چھُ کھسُن واریاہ کُڈُر اَتھ چھُ لَگان ٹایم کھسنَس تارسَر مارسَر ٲسِنۍ یا گَنگہٕ بَل ٲسِنۍ یِمَن چھِ واریاہ ٹایم لَگان تِکیازِ بیٚیہِ اَگر بہٕ کَتھ کرٕ اور گژھِ اکھ لوکَل میپ تہِ آسُن اَسہِ سۭتۍ یا اکھ ٹوٗرِسٹ گایِڈ گژھِ آسُن یُس اَسہِ ہاوِ وَتھ کَپٲری چھُ گژھُن کیاہ کیاہ ضوٚرتھ چھُ بیٚیہِ کیاہ گژھِ أکِس نَفرَس آسُن أکِس نَفرَس گژھِ اَتھ خٲطرٕ سِٹٮ۪منا تہِ زَبردست آسُن تِکیازِ یہِ چھُ واریاہ ہٮ۪وٚر کھسُن اَتھ چھُ واریاہ ٹایم لَگن وول تہٕ اَتھ ہٮ۪کہِ ٹایِم تہِ لٔگِتھ کُنہِ ساتہٕ یَتھ ہٮ۪سہٕ سان تہِ گژھِ نَفر کھسُن تِکیازِ یوٗتاہ یوٗتاہ نَفر ہٮ۪س کرِ تَمہِ سۭتۍ کیاہ گژھِ تَمہِ سۭتۍ واتہِ سُہ زیادٕے زیادٕے بَڑن تٔمِس چانٔس سُہ سا واتہِ پَنٕنہِ مٔنزِل کُن بیٚیہِ اَگر أسۍ وُچھوأکِس نَفرَس اَگر اکھ نَفر اگر چھُ کھسان ٹرٮ۪کِنگ سُہ گژھِ فِٹ آسُن مطلب کہِ گۄڈٕنٮ۪تھٕے اَگر أسۍ وُچھو ٹرٮ۪کِنگ ییٚلہِ ناوٕ چھِ أسۍ بوزان گوٚو پَہاڑَن کھسُن گوٚو یِم آسَن بٔڑۍ بٔڑۍ یِمن آسہِ سٔلوپ تہِ واریاہ تھوٚس کُڈُر آسہِ یِمَن کھسُن یِم چھِ ؤنکینَس عام کَشمیٖرَس منٛز چھِ یِم پَہاڑ گوٚو أکِس نَفرٕ سُند گژھِ یِہوے آسُن کہِ یہِ سُہ گژھِ فِٹ آسُن پانہٕ کہِ تٔمِس گژھِ نہٕ کٔہیٖنۍ نہٕ بٮ۪مٲرۍ آسٕنۍ یا کیٚنہہ آسٕنۍ بیٚیہِ اَگر أسۍ وُچھو اَگر کٲنسہِ اَگر تۄہہِ آسٮ۪و بوٗزمُت کہِ اَڈین چھِ آلٹِچوٗڈ سِکنٮ۪س آسان مطلب کیاہ گوٚو کہِ أڈۍ چھِنہٕ ہٮ۪کان کھٔسِتھ پَہاڑَس چھِنہٕ أڈۍ ہٮ۪کان کھٔسِتھ کِہیٖنۍ یا واریا واریاہ کیٚنہہ بَدل کیٚنہہ قصہٕ چھُ اَڈٮ۪ن گژھان گوٚو أکِس نَفرَس پَزِ یِہوے کَرُن کہِ کٲم کٲم پَزِ أکِس نَفرَس کَرٕنۍ کہِ تٔمِس پَزِ ڈِمانڈ مٮ۪ٹ کَرٕنۍ بیٚیہِ کیٚنہہ اَگر أسۍ وُچھو یِم آز چیٖز چھِ ضروٗری آسان ٹرٮ۪ک کرنہٕ خٲطرٕ یا سامان یُس ضروٗری چھُ آسان سُہ گژھِ أکِس نَفرَس سۭتۍ آسُن تَتھ منٛز کیاہ کیاہ چھُ یِوان تَتھ منٛز چھُ واریاہ واریاہ چیٖز یِوان اَگر وُچھو ییٚتیُک موسَم چھُ خراب گوٚو پَلو گژھن زَبردست آسٕنۍ نَفرَس سۭتۍ بیٚیہِ کیاہ گژھن آسٕنۍ بیٚیہِ اَگر أسۍ وُچھو واریاہ واریاہ چیٖز گژھن آسٕنۍ گۄڈٕنٮ۪تھٕے اَگر بہٕ وَنو کہِ پَلو گژھن آسٕنۍ أمِس واریاہ أمِس گژھن واریاہ آسٕنۍ پَلو سۭتۍ تِکیازِ تٔمِس اَگر بہٕ کَتھ کرٕ کہِ ییٖتیاہ ییٖتیاہ أمِس پَلو اَنو سۭتۍ تیوٗتاہ گژھِ أمِس أمِس روزِ وُشنٮ۪ر کیاہ روزٮ۪س وُشنٮ۪ر تِکیازِ تۭر تہِ لٔگۍ نہٕ أمِس تِکیازِ ہٮ۪وٚر ہٮ۪وٚر چھُ کَسُن اَمہِ سۭتۍ کیاہ گژھِ أمِس اَمہِ سۭتۍ گژھِ أمِس کٲم کہِ واٹر پروٗف پَلو گژھن تٔمِس آسٕنۍ سۭتۍ یِم أمۍ سٕنز یُس باڈی چھِ سُہ بَچاوٕنۍ کیاہ بَچاؤنۍ بیٚیہِ اَگر بہٕ کَتھ کرٕ دٔیُم کہِ بوٗٹھ تہِ گژھِ یا کھوٚرَن یہِ لٲگِتھ أمِس آسہِ سُہ گژھِ أمِس اَصٕل آسُن سُہ گژھِ اَصٕل کالٹی ہُند آسُن تِکیازِ واٹر پروٗف ٹرٮ۪کِنگ چھُ لَگان واٹر پروٗفٕے بوٗٹھ تَمہِ سۭتۍ چھِ یِم گۄڈ ووٚڈ بَچاوان بیٚیہِ اَگر أسۍ وُچھو کہِ مٮ۪پ وٮ۪پ گژھِ أمِس آسُن سۭتۍ اَگر لوکٮ۪شَن کیٚنہہ تہِ آسٮ۪س یہِ کَمپاس سُہ تہِ چھُ ضروٗری تِکیازِ یوٗتاہ اَگر یہِ ہٮ۪وٚو کھوٚت پَتہٕ چھُنہٕ پَیہِ ہٮ۪رِ کوٚت گژھِ کیاہ گژھِ یہِ ہٮ۪کہِ رٲوِتھ تہٕ بیٚیہِ اَگر أسۍ وُچھو کہِ ٹٮ۪نٹ گژھِ أمِس زَبردست آسُن سۭتۍ تِکیازِ یوٗتاہ یوٗتاہ أمِس اَصٕل ٹٮ۪نٹ آسہِ سۭتۍ توٗتاہ بَچہِ یہِ کُنہِ ساتہٕ چھُ روٗد تہِ لاگان شیٖن تہِ لاگان ؤلٹہٕ شیٖن چھُ لاگان تَمہِ نِش بَچہِ بیٚیہِ کیاہ گژھٮ۪س آسُن یہِ دوا گژھِ أمِس آسُن سۭتۍ دوا سۭتۍ کیاہ گژھِ أمِس اَگر کُنہِ ساتہٕ بٮ۪مار گوٚو ہٮ۪رِ یا بَندٮ۪ج یا باقٕے بیٚیہِ یِم چیٖز چھِ آسان الٹِچوٗڈ سِکنیس یۄس چھےٚ آسان تِم گژھن تِمیُک دوا گژھِ أمِس آسُن أمِس سۭتۍ یا باقٕے باقٕے پھیپھرَن ہُند دوا گژھِ أمِس آسُن سۭتۍ بیٚیہِ کیاہ گژھن أمِس آسٕنۍ کھٮ۪ن تہٕ بیٚیہِ ترٮ۪ش گژھِ أمِس اَصٕل اَصٕل آسٕنۍ تِکیازِ یوٗتاہ یوٗتاہ یہِ تریش چٮ۪یہِ تیوٗتاہ تیوتاہ روزِ أمِس باڈی اَصٕل تہٕ یہِ ہٮ۪کہِ پٔکِتھ تہِ واریاہ آرام سان أمۍ سُند یُس باڈی چھُ یُس چھُ سُہ دِ کیاہ اٮ۪نرجی تٔمِس اَصٕل بیٚیہِ اَگر أسۍ کَتھ کرو یِمَن سٮ۪ٹَلایِٹ فون اَگر تۄہہِ آز آسٮ۪و پَے گۄڈٕ پٔتمٮ۪و زَمانَس منٛز ٲسۍ گژھان سٮ۪ٹَلایِٹ فون سُہ تہِ یہِ سۭتۍ تھٲوِتھ تِکیازِ اَگر دوٗر نَفرَس اکھ ٹرٮ۪ک چھُ تٔمِس گژھِ ضروٗری سٮ۪ٹِلایٹ فون آسُن سۭتۍ گوٚو کَشمیٖرَس منٛز اَگر أسۍ چھِ اکھ ٹرٮ۪ک کران ییٚلہِ تِم مٔنزِلَس چھِ واتان گوٚو سُہ چھُ أمِس آسان اکھ رِواڈ اکھ کہِ مَگر ڈِمانڈ تہِ چھُ یہِ کران اَلگٕے اَلگٕے یُس یہِ پرٮ۪پریشَن چھِ اَتھ چھِ واریاہ چیٖز پٮ۪وان ضوٚرتھ اَتھ منٛز چھُ پٮ۪کِنگ تہِ اَصٕل پٲٹھۍ پٮ۪وان کَرٕنۍ بیٚیہِ چھُ حِساب سان پٮ۪وان نٮ۪رُن اِنسانَس کیاہ بہٕ نٮ۪را کِنہٕ نہ یہِ گۄڈٕنٮ۪تھ اِنسانَس مَشوارٕ پٮ۪وان اَصٕل پٲٹھۍ کَرُن باقٕے شُکرِیا